اَسلامُ علیکُم وَعلیکُم اَسَلام اَسلَامُ علیکُم اَہَن حظ اَہَن حظ تُہۍ کٕم چھِو ٹھیٖک چھِوا صحت چھا ٹھیٖک گَرِ چھا سأری ٹھیٖک اَلحَمدللہ شُکُر شُکُر رۅبَس کُن تُہۍ چھِوا پانہٕ ٹھیٖک واریاہ اَصٕل بَہتر بَہتر تُہٕنٛز بچی چھِ واریاہ اَصٕل پَران دیٛان چھُ دیٛان چھُ شےٚ دۅہ چھِ زیادٕ گژھان شیٚن دۅہَن نہَ ہیٚکِو دِتھٕے لیٖو أسۍ بیٚیہِ چھُ یِمَن چھُ اکھ پرٛابلِم یِمَن چھُ ایٚکزام جَلدی بیٚیہِ چھُ یِمَن سیٚلیبَس اِنکَمپٕلیٖٹ اگر یِم گَرِ بیٚہَن یِمَن ہیٚکو نہٕ أسۍ مطلب اَصٕل پٲٹھۍ ہیکَن نہٕ یِم سیٚلیبَس کَوٚر کٔرِتھ کیٚنٛہہ بیٚیہِ چھُ ایٚکزام تہِ بیٚیہِ چھُ ایٚکزام تہِ جَلدی نہَ خانٛدٕدَس منٛز چھُناہ گژھان اوٚکُن یوٚکُن آوُر مطلب زیادٕ فوکَس چھُنہٕ ہیٚکَان اِنسان یتھ کٔرِتھ یتھ پَرٕنَس کُن کٔرِتھ کیٚنٛہہ یِمَن مٔہ تھٲوِو بیٚیہِ زیادٕ ہٲل خانٛدٕرَن وانٛدٕرَن کُن یِمَن فنٛگشیٚنَن ونٛگشیٚنَن کُن یِمَن چھُ کانسنٛٹرٛیشنٕے ڈلان پَتہٕ بَہتر گٔیٛاو اگر اکھ زٕ دۅہ اکھ زٕ دۅہ ہیٚکو أسۍ لیٖو تھٲوِتھ تَمہِ کھۅتہٕ علاوٕ نہٕ کیٚنٛہہ وۅنۍ چھِو تُہۍ اِنسِسٹ کَران کیٚنٛہہ پَرواے چھُنہٕ ژور دۅہ ہیٚکو أسۍ دِتھ تَمہِ علاوٕ نہَ کیٚنٛہہ ٹھیٖک بیٚیہِ چھِوا ٹھیٖک چَلو چَلو